یَتھ کٔرِو حظ وۄنۍ کَم کینٛہہ سا مےٚ ہیٚتۍمو تۄہہِ واریاہ چیٖز حظ بہٕ گوس نہٕ بیٚیہِ اورٕ یورٕ کُنی جایہِ بیٚیہِ اوٚنمو تۄہہِ نِش سٲری چیٖز یَتھ کٔرِو وۄنۍ کَم